اَسہِ ہَسا چھُ یُس زَن فُڈُک ہوال چہِ کتھ کرو أسٮ۪ن ساروی کھۄتہٕ فُڈ چھُ کٔشیٖرِ مَنٛز چَلان اَسہِ بَتہٕ یتھ کٲشِر پٲٹھۍ بَتہٕ چھِ ونان یہِ ہَسا چھِ أسۍ بَتہٕ پنٛنہِ گَرٕ بناوان پنٛنہِ گَرِ چھُ آسان مٕنِتھ چھ انان پانہٕ مٕنِتھ چھِ انان پانہٕ سورُے چھِ اَتھ پانہٕ نَظَر گُزَر تھاوان کِتھ کٔنۍ چھِ کران کِتھ پَتہٕ چھِ رَنان رٔنِتھ کٔرِتھ چھِ أسۍ یہِ کھٮ۪وان یہِ چھُ اَسہِ پَسَندیٖدٕ یہِ ہَسا یہِ غذا تہٕ یِم چھِ اَسہِ سورُے یہِ یُس یہِ بَتہٕ أسۍ بناوان چھُ آرگیٚنِک طریٖقَس پیٚٹھ تہٕ یہِ چھُ اَسہِ پَسَنٛد تہٕ یہِ ہَسا چھِ أسۍ گرے بناوان تہٕ یہِ چھِ أسۍ گرے کھٮ۪وان تہِ